السلام علیکم ورحمۃ اللہ وبرکاتہ جِناب بہٕ چھُس کۄلگٲم ڈسٹرکس منٛز روزان اَگر أسۍ کۄلگٲم ڈسٹرکٕچ کَتھ کَرو کۄلگٲم ڈِسٹرکس منٛز آیہِ واریاہ تبدیٖلی واریاہ پٔتۍ مٮ۪ن ؤرۍ ین منٛز آیہِ کۄلگٲم ڈِسٹرکس منٛز واریاہ تبدیٖلی خاص کَتھ کَتھ ٹٔرمہِ منٛز اِکانمی منٛز تہٕ اِنفرا سٹرکچرَس منٛز اِکانمی منٛز آیہِ یہِ تبدیٖلی کہِ ؤنکٮ۪ن اَگر أسۍ وُچھو ہر کٲنٛسہِ چھُ پَنٕنہِ جایہِ پَنُن اکھ مکان ہرکانٛہہ چھُ پَنٕنہِ جایہِ رۄپیہِ رۄپیہِ دہ کَماوان ہر کٲنٛسہِ چھُ ؤنٛکیٚنس پنُن زمیٖن ۂنۍ ہَتھ منٛز سُہ فصٕل چھُ وۄپداون تہٕ یَتھ فَصلَس تٔمِس پَتہٕ اَصٕل رۄپَے چھِ یِوان بازرَس منٛز کٕنِتھ اَگر أسۍ اِنفرا سٹرکچرٕچ کَتھ کَرو ؤنٛکیٚن چھُ سٲنِس مطلب کۄلگٲم ڈِسٹرکس منٛز ہر مطلب ؤنٛکینس یِم شاپٕس چھِ یِم مطلب مارکیٹس منٛز شاپٕس چھِ تِم چھِ کَنکریٖٹس منٛز اگر أسۍ وُچھو روڈٕس روڈ فیسلٹی چھےٚ اٮ۪ولیبٕل ہر کانٛہہ روڈ چھُ میکڈامایز کٔرِتھ ہر کُنہِ روڈَس چھُ تارکول ترٲوِتھ اَگر أسۍ کۄلگٲم ڈِسٹرکٕچ وِلیجن ہِنٛز کَتھ کَرو ہَر کُںہِ وِلیجس منٛز یُس مطلب لِنک روڈ چھُ سُہ چھُ مےٚ میکڈامایز کٔرِتھ یِم یِم گٔلیہِ چھِ یِم سِٹریٖٹٕس چھِ تِمن چھِ ٹایلہٕ لَگٲیِتھ یِم چھِ أزکہِ اَلبتہ اَگر أسۍ وُچھو یہِ مطلب کٔمۍ فیکٹٲرٕس چھِ یِمو اَتھ کنٛٹربیوٗٹ کوٚر یِمو جینٛجٕز گۄڈٕنِکُے فیکٹر چھُ حظ یِم ہسا یِم خلق چھِ تِم گٔیے لِٹریٹ تِمن لٔج سِکیٖمن مُتعلِق پاے تِمن لٔج گوٚرمینٹس مُتعلِق پاے تِمو کوٚر گورمینٛٹس سۭتۍ اِنٹریکٹ تہٕ تُلُکھ سکیٖمن ہُنٛد فٲیدٕ تُلکھ گورمینٛٹس نِش فٲیِدٕ دوٚیم چیٖز اَگر أسۍ وُچھو کیٚمۍ کوٚر ڈجِٹلایزیشن گٔیے کُنہِ جایہِ پیٚوو نہٕ کاکدس پٮ۪ٹھ لٮ۪کُھن کیٚنٛہہ یَتھ ہسا چھُ یہِ تھوومُت یَتھ ہسا چھُ یہِ تھوومُت ییٚمہ سۭتۍ ژوٗر گٔیے کَم پَتہٕ اَگر وُچھو فیٚک کِتھ پٲٹھۍ کور أمۍ مطلب أمۍ خلقن اِمپیکٹ اَگر أسۍ مِثال کے طور پرحظ برۄنٛٹھ کَرو کَتھ برۄنٛٹھ اَگر اسۍ میٖر بازر ٹہ کۄلگوم اوس پیٚوان میٖر بازر تُہ اوس پیٚوان کۄلگوم گژھُن اسہِ اوس ٹاٹا گٲڈ آسان اَتھ منٛز اوس اَسہِ لگان پنٛدہ مِنٹ یا وُہ مِنٹ أتھۍ أتھۍ روڈس پٮ۪ٹھ چھُ وُنٛکیٚنس حظ پَکان دوڈ ہَتھ میجِک تَمہِ سۭتۍ چھِ گژھان کٲم تمہِ سۭتۍ اَگر أسۍ وُنۍ سوارِ آسہِ کھسُن اَگر تمِس گٲڈ اکھ نیرِ مِنٹہٕ بادٕے ییہِ بیاکھ ییٚمہِ سۭتۍ تٔمِس ٹایم چھُ بَچان سُہ چھُ ہٮ۪کان پنُن سَفر کرِتھ یِم چھِ کیٚنٛہہ چیٖز یِم ہسا سٲنِس کۄلگٲمۍ ڈسٹرکس منٛز پٔتمہِ ؤرۍ یہِ پٮ۪ٹھ جینٛج گٔیے شُکرِیا